یَتھ گاندربل ضلعَس منٛز چھِ مُختٔلِف قٕسمٕکۍ رَسمو رِواج یِوان کرنہٕ سُہ ٲسۍ تن خاندر سُہ ٲسۍ تن کانہہ یُتھ تیٚہوار تَتھ پٮ۪ٹھ چھُ یِوان مُختٔلِف قٕسمٕکۍ رَسمو رِواج کرنہٕ یِتھ پٲٹھۍ زَن خاندرَس منٛز چھُ آسان گۄڈٕنیتھ مٲنزِ راتھ یتھ منٛز گیونہٕ درٛوٚکنہٕ چھ یِوان یَتھ منٛز زَن چھِ ہُرۍ وَنان تمَن چھِ آسان مُختٔلِف قٕسمٕکۍ یِم اِنسٹروٗمینٹہٕ میوٗزِک ییٚمہِ سۭتۍ ہُہ مطلب ییٚمہِ سۭتۍ یِمَن تِہُند گیوُن چھُ اَصٕل گژھان یَتھ منٛز تُمبَکھ نارِ چھِ آسان رَنہِ پَرٕنۍ چھِ آسان واریاہ قٕسمٕکۍ تِم چیٖز چھِ آسان ڈول چھُ آسان یِم مٲنزرٲژٕ دۄہ چھُ اِستعمال یِوان کرنہٕ تہٕ تَمہِ دۄہ چھُ یوان راتس گیونہٕ درٛوٚکنہٕ تہٕ بیٚیکہِ دۄہ چھِ یِوان پَتہٕ سٲلمَن دعوت دِنہٕ تہٕ دِوان چھِکھ سال یہِ گوٚو خاندرَس منٛز مطلب یِم رَسمو رِواج چھِ اِنسان مطلب یِم ییٚتِکۍ لوٗکھ چھِ تٔمۍ چھِ اَپناوان پَتہٕ گوٚو ییٚتہِ چھِ آسان مُختٔلِف وۄرُس پَنُن پَنُن گامَن چھُ آسان اَلگ الگ وۄرُس سٲنِس گامَس منٛز تہِ چھُ اکھ وۄرُس یِوان مَناونہٕ یُس دانہِ ہیٚول نیرنہٕ پَتہٕ چھُ یِوان مناونہٕ تہٕ سُہ چھُ تٔمۍ پَتہٕ یِتھُے دانہِ ہیٚول ہیٚول چھِ نیران یۄس تَمہِ پَتٕچ برٛیسوار چھِ آسان تَمہِ دۄہ چھُ آسان ییٚتہِ سُہ وۄرُس تہٕ تَتھ وۄرسس منٛز چھُ لگان ییٚتہِ مٲلہٕ بیٚیہِ باقٕے شُرین خٲطرٕ واریاہ یِم گِندنٕکۍ سہوٗلیت چھِ آسان تَمہِ دۄہ ییٚتہِ تہٕ صیحح بیٖڈ چھےٚ آسان یِمے رَسمو ریواج چھِ یِوان زیادٕ یَتھ سٲنِس ایریاہَس منٛز لَبنہٕ زِ یِم یا مطلب پرٛٮ۪تھ ؤریہِ چھِ یِوان کرنہٕ چاہے سُہ خاندرَس دوران ٲسۍ تن چاہے سُہ یِمٕے کانہہ تِتھۍ تیٚہوار ٲسۍ تن بٔڑۍ دۄہ ٲسۍ تن تَتھ منٛز چھُ یِوان یِم رَسمو ریواج فالو کَرنہٕ